وعلیکُم سَلام اَہَن حظ آ یہِ چھُ ییٚمہِ حِسابہٕ تۄہہِ نِیُن آسٮ۪و اَتھ چھِ قٕسٕم سُہ حظ چھِ ٲٹھ شَتھ رۄپیہِ پیٖٹ گژھان اَچھا کیٚنٛہہ چھُنہٕ تُہۍ ییٖزیو شامَن یوٗرۍ تہٕ ییٚتی کَرو أسۍ أتھۍ مُتعلِق کَتھ اَدٕ سا اَدٕ سا